یُس اَسہِ یہِ ہِندوستانُک صحتُک یہِ کار بار سِسٹَم مہَ چھ یہِ ہَسا چھِ واریاہ بہتریٖن

بہتریٖن تہِ چھِ خَراب تہِ چھِ کیازِ کہِ یِم وۄنۍ بِچٲرۍ غریٖب وریٖب چھِ آسان یِم چھِ گَژھان گورمیٚنٹ ہوسپِٹَلَن مَنٛز کیازِ کہِ یِتھ یِم ہَسپَتال مَنٛز چھِ کانٛہہ چھِ آسان ایٚمَرجنسی بَچارٕ اَتہِ نَسا چھِنہٕ پرٛٮ۪تھ ساتہٕ کُنہِ جایہِ ڈاکٹَر آسان کِہیٖنۍ پھیٚسَلٹی آسان کِہیٖنۍ وَنو تۄہہِ اکھ چیٖز فیسَلٹی چھِ کَم أمس بَچَس سۭتۍ یِمن چھُ پیٚوان مُشکِل سامنہٕ کَرُن